وعلِیکُم اسلام اَلحمدُلِلہ سر تُہۍ چھِو پانہٕ ٹھیٖک

اَہَن حظ اَسہِ چھِ اَسہِ اَہَن حظ سَر أسۍ وَنہو تۅہہِ فٔردَر ڈِٹیل وَنہو أسۍ تۅہہِ تٔمِس چھِ یِتھٕ پٲٹھۍ سر ایٚکچُولی چھِنہٕ أسۍ ہیٚکان تس أسۍ چھِنہٕ ہیٚکان تِمن جایَن ڈرٛاپ آوُٹ ژھوٚرُے ترٛٲوِتھ کیٚنٛہہ أسۍ چھِ ہیٚکان ہَر اَکھ چِیٖز تِمَن جایَن لیٚکِتھ ییٚتیٚتھ تَمِی موٗجوٗب پَتہٕ پٹِکیٛوٗلر کَنٛڈیٹہٕ اَسہِ کانٛہہ کرِ فون امہِ چیٖزٕ خٲطرٕ تتھ چھِ سَر اَسہِ میٚنٛڈیٹری گریجویشَن گَژِھِ آسٕنۍ ضروٗرِی میٚنٛڈیٹری آ بیٚیہِ چھُ یہِ ضروٗرِی کہِ سُہ گَژھ آسُن اِنڈین سِٹیٖزَن شِپ ضروٗرِی گۄڈنیُک چیٖز دوٚیِم چیٖز تہٕ ترٛیٚیِم چیٖز آ ترٛیٚیِم چیٖز چھِ یہِ سَر کہِ تِمَن گَژھِ نِیَر اَباوُٹ ٹُو یِیَر اؠکٕسپیٖرینَس آسُن آ یہِ چھُ میٚنٛڈیٹری بیٚیہِ ہاں وۅنۍ ییٚلہِ تُہۍ سیلز مین چھِو کَم سے کَم گَژھِ آسُن سِکٕس مَنٛتھٕس کَمپیٛوٗٹَر کوٚرُس تہِ کوٚرمُت سَر کیٛاہ تُہۍ چھُو آ یہِ چھُ روزُن تَتھ چھُ بِلڈِنٛگ ایٚکچُولی چھُ یہِ ڈِپاٹمِنٹَل سِٹور اَسہِ خٲطرٕ سر تہٕ اَسہِ چھِ آ اَسہِ چھِ تَمہِ موٗجوٗب تَتہِ تَتہِ چھِ پَتہٟ کَمپیٛوٗٹَر آپریٹس پیٚٹھ روزُن تِم جایَن آ کَم سے کَم گَژِھ سِکٕس مَنٛتھٕس آ کَمپیٛوٗٹَر کوٚرُس آسُن بیٚیہِ سَٹفِکیٹ گَژھِ ویلِڈ آسٕنۍ اَہَن حظ سَر آفِس تُہۍ ہیٚکِو حیدر پُوراہ تہِ یِتھ تہٕ بِیسکِلی مین آفس مین برٛانٛچ چھُ سُہ چھُ کپوور تُہۍ ہیٚکِو کپوور تہِ وٲتِتھ سَر تُہۍ کَتیٚن گٔژھِو پانہٕ اِیٖزِی آ یہِ چھُ آ بہٕ آ بہٕ وَنہٕ اَکہِ پِھرِ بہٕ ووٚنہو تِمن چیٖزن مُتعلق یہِ چھِنہٕ عٲلِم بہٕ ووٚنمو تۅہہِ مَطلَب کِتھٕ کٕم چیٖز گژھنَو تۅہہِ خٲطرٕ تہِ گَژھن آسٕنۍ یِم چھِ تَتھ مینٛڈیٹری چھُ بِیٛاکھ سیکریٹری آ تَتھ چھِ بیٚیہِ بِیسکِلی یہِ چیٖز چَلہِ نہٕ کِہیٖنٛۍ مَطلَب یِتھٕ پٲٹھۍ تۅہہِ کوٚروٕ مےٚ پٕرسٕنلِی کال یا کانٛہہ تہِ کرِ سون پتہٕ ییٚتھۍ پٮ۪ٹھ گَژِھ چھِنا مَطلَب اَز چھِ واریاہ تہِ چیٖز چَلہِ نہٕ مےٚ ہیٚکہو تۅہہِ ڈیٖل دِتھ اِسلیے دِمو اَسہِ چھُ جُعمہ اَسہِ چھُنا جُمعہ أزۍ چَلان نیٚکٕسٹہٕ مَنٛتھٕ فِفتھٕ فِفتھ اَگست آ چھُ اَسہِ اَتھ اِنٹَروِیوٗ حظ تھوٚومُت سَر اَگر آ اگر تُہۍ منیجمنٹس سٍتۍ تَمہِ چیٖز خٲطرٕ سَر تُہۍ ؤنِو اِنٹَروِیوٗہس منٛز اَتھ منٛز تَرِ أکِس سِلیٚکٹہٕ تَتھ ؤنِو تُہۍ اَصٕل پٲٹھۍ وۅنۍ کرن تِم وُچھنو تۅہہِ یِم سِلیٚکٹِڈ لوٗکھ تتہِ آسان بِہِتھ تِم تِم وُچَھن تہٕ اَگر تُہۍ اؠلیجبٕل ٲسِو تَمہِ چیٖز خٲطرٕ تہٕ انشااَللہ کیٚنٛہہ چھُنہٕ تُہُنٛدُے گَژِھ تہٕ باقٕے ہُہ بانٛبرٲوزیٚو نہٕ تُہۍ تُہۍ کٔرِو کال تتھ چھُنہٕ کِہیٖنٛۍ تُہۍ یِیٖزِیو سر تُہۍ کٔرو وا تُہۍ وُچھِو تور پَتہٕ کیٛاہ آسہِ باقٕے چھُ سَہلٕے سر کیٚنٛہہ چھُنہٕ بِیک گراوُنٛڈ چھِنہٕ بِیک گراوُنڈ ڈزٕنٛٹ میٹر بِیک گراوُنٛڈ کَرِ نہٕ اَتھ منٛز کِہیٖنٛۍ یہِ گَژِھ گَریجوِیٹ آ گَریجوِیٹ گَژِھِ یہِ آسُن بیٚیہِ گَژِھِ مطلب میٚنٛڈیٹری یِم چیٖز چھِ کیٚنٛہہ مینٛڈِیٹری یِم گژھَن میٚنٛڈیٹری چیٖز اِنوالوٗ باقٕے کامٲرٕس ٲسٮِن یا میڈِکَل تِم چیٖز کَرَن نہٟ میٹَر کیٚنٛہہ اَلبتہٕ گریجویش گَریجوِیٹ گَژِھِ آسُن بیٚیہِ گَژھِ کَم سے کَم سِکٕس مَنتھٕس کَم سے کَم گَژھِ آسُن سِکٕس مَنتھٕس کمپیِٛوٗٹَر کوٚرُس کوٚرمُت بیٚیہِ گَژھِ آسُن ویلِڈ سَٹفِکیٹ یعنے کیٚنٛہہ فَرضی تہٕ فرٛاڈ چَلہِ نہٕ آ ایٚکٕسپیٖرینَس گَژھِ مینٛڈیٹری ٹُو یِیٲرٕس آسٕنۍ سیلز مینس

او کے تھیٚنک یوٗ سَر او کے اسلامُ علَیکُم